پوٚلٹری فارمِنٛگ چھُ اکھ اَہم بِزنِس یُس کٔشیٖرِ منٛز واریاہ بہتر پَکان چھُ پوٚلٹری فارمِنٛگ چھُ یَتھ منٛز لۅکٔٹۍ لۅکٔٹۍ پوٗتۍ واریاہَس تعدادَس منٛز رَچھنہٕ یِوان چھُ یَتھ منٛز تِمَن خٲطرٕ ہیٖٹِنٛگ ہُنٛد ایرینٛجمٮ۪نٛٹ تہٕ کھٮ۪نُک بنٛدوبَس کَرنہٕ یِوان چھُ تہٕ ہیچ تَیار گٔژھِتھ چھُ سُہ مارکیٹَس منٛز واتناونہٕ یِوان یوتانۍ اَمیُک اِکنامی اِکنامیکَل آسپٮ۪کٹُک تعلُق چھُ زِ یہِ ہسا چھُ اِکنٲمی بہتر بَناونُک اکھ بہتریٖن ذریعہِ تہٕ اکھ اینٛٹررپرونَر ہٮ۪کہِ اَتھ بِزنِس سۭتۍ پَنُن کاروبار بَڈٲوِتھ تہٕ اَمہِ نِش واریاہ فٲیدٕ تُلِتھ تہٕ اِکنامی حَوالہٕ چھُ اکھ اَصٕل بِزنِس تہٕ مَگر اَتھ سۭتۍ سۭتۍ چھُ اَسہِ کیٚنٛہہ لَوٲزماتَن ہُنٛد خَیال تہِ تھاوُن یَتھ منٛز ہسا اَسہِ جاے پَزِ آسٕنۍ گژھِ آسٕنۍ تہٕ اکھ فارٕم گژھِ آسُن یَتھ منٛز أسۍ ہیٖٹِنٛگ ایرینٛجمٮ۪نٛٹ تہٕ اَتھ ہیچَس خٲطرٕ اَسہِ گژھِ اَسہِ پھل تہٕ یِمَن خٲطرٕ فیٖڈ بَرابر آسٕنۍ تہٕ اَمِکۍ کِیر ٹیکِنٛگ خٲطرٕ تہِ گژھِ اَسہِ اَکھ ژوٚوُہ اِنٹو سَتھ نَفر ایویلیبٔل آسُن یُس ہسا یِمَن ہُنٛد خیال تھاوِ تہٕ اَتہِ گژھِ بیٚیہِ لایٹِنٛگ ہُنٛد سِسٹم تہِ آسُن تاکہِ اَمہِ سۭتۍ یمن أسۍ ہیٖٹ ہٮ۪کو پرٛوایڈ کٔرِتھ تہٕ یوتانۍ اِکنامی ہُنٛد تعلُق چھُ یہِ ہسا چھُ اِکنامی کٔشیٖر ہٕٕنٛز اِکنامی یا اوٚور اول پولٹری فارمِنٛگ چھِ اکھ بہتریٖن اِکنامی ہُنٛد زٔریعہِ تہٕ یہِ چھُ سُہ آیٹم یُس چَلن ووٚل چھُ تاکہِ یُس زَن أزیُک ما موجوٗد ماحول چھُ یَتھ منٛز چھُ کھٮ۪نٔکۍ چٮ۪نٔکۍ آیٹَم واریاہ زیادٕ اِستٮعمال سَپدان تہٕ یَتھ منٛز ہسا چِکَن زیادٕ تَر تہٕ تہٕ مَخصوٗص طور اِٮستعمال کَرنہٕ چھُ یِوان چاہے پَتہٕ خانٛدر آسن یا باقٕے فَنکشَن تہٕ اِوینٛٹ آسن تِمَن منٛز چھُ کۄکُر اکھ پرٛایمٔری چیٖز ماننہٕ یِوان تہٕ یوتانۍ وۅنۍ مارکٮ۪ٹَس منٛز ریٹَن ہُنٛد ہُرٮ۪ر تہٕ چھۅنٮ۪ر گژھنُک تعلُق چھُ تہٕ سُہ چھُ گژھان روزان تہٕ تَمہِ موٗجوٗب پَزِ أکِس اینٹرپرنِیَس یا تَمہِ موٗجوٗب پَزِ أکِس یا پوٚلٹری فارمَرس یِمَن چیٖزَن ہُنٛد دِیان تھٲوِتھ سُہ تٔمِس پَزَن ریگوٗلرلی ریٹٔس چیک کَرنہِ تہٕ یُس ہسا تٔمِس کاسٹ آسہِ لوٚگمُت أکِس ہیچَس تَیار گژھنَس منٛز تَمہِ حِسابہٕ پَزِ تٔمِس پَنُن ہیچ مینیج کَرُن زِ سُہ کیٛاہ ٹایمَس پٮ۪ٹھ کَرِ پَنُن ہیچ رِلیٖز تہٕ تاکہِ تٔمِس ہٮ۪کہِ میکزِمم پرٛافِٹ سَپدِتھ دوٚیِم چیٖز پَزِ تٔمِس پَنُن ہیچ ٹایمَس پٮ۪ٹھ کَڈُن تاکہِ سُہ ہٮ۪کہِ اَمہِ نِش بہتریٖن فٲیدٕ تُلِتھ تہٕ سِٹریٹٕجیٖز یوٚتانۍ ہٮ۪کہِ چھِ زِ أسۍ ہٮ۪کَو گوٚرمِنٹَس نِش تہٕ اَمہِ خٲطرٕ مدتھ نِتھ تھرٛوٗ ڈِفرِنٛٹ سِکیٖمَو تہٕ أسۍ ہٮ۪کَو پنُن پوٚلٹری فارٕم اکھ بہتٔریٖن تہٕ پرٛافیٹیبُل بَنٲوِتھ